اہن حظ آ بہٕ چھَس خبردار اٮ۪جُکیشَن یُس لون اٮ۪جُکیشَن لونٕچ چھَس بہٕ واریاہ زیادٕ مےٚ چھُ مےٚ چھُ واریاہ لَٹہِ بوٗزمُت حظ اٮ۪جُکیشَن لون تہِ چھِ یِوان پرٛوٚوایِڈ بَچَن کَرنہٕ اگر تٲلیم آسہِ اَسہِ کَرٕنۍ مثلاً أسۍ ہٮ۪کو لون حظ کٔڑِتھ مگر اَسہِ چھِ تَتھ پٮ۪وان حظ یورٕ مطلب اِنٛٹرٛسٹ چھُ تَتھ کھَسان اگر نہٕ تَتھ یہِ بَرو پنٛنِس ٹایمَس پٮ۪ٹھ قٕسطہٕ بَرو بیٚیہِ چھِ تَتھ سَبسِڈی تہِ یِوان اگر أسۍ پانٛژھ لَچھ کَڑو زٕ چھِ تَتھ یِوان سَبسِڈی تہِ دِنہٕ خٲلی سٕٹوٗڈَنٛٹَن خٲطرٕ حظ بیٚیہِ چھُ تَتھ گۄڈٕنٮ۪تھ چھُ تَتھ پٮ۪وان فایِل بَناوٕنۍ گارَنٹَر ژھانٛڈُن حظ سُہ چھُ بٔڑ بار سۄرسٮ۪تھ حظ بیٚیہِ چھُ مےٚ تَتھ منٛز یِہوٚے نالیج زِ تَتھ منٛز چھُ کٔژ تام پٔرسَنٛٹ یِوان اَگر أسۍ پانٛژھ لَچھ چھِ کَڑان اَسہِ چھُ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ تتھ قٕسطہٕ پٮ۪وان پَنٛداہ پَنٛداہ شَتھ حظ بَرٕنۍ یِم زَن باقٕے چھُے آسان اٮ۪جُکیشَن لون وَرٲے چھُ باقٕے لون زَن یِم آسان چھِ تِمَن چھُ پٮ۪وان پانٛژھ پانٛژھ دَہ دَہ ساس حظ بَرٕنۍ یِم زَن یِمو گورمٮ۪نٛٹَن چھِ تھٲومٕژ اٮ۪جُکیشَن پالسی خٲطرٕ یہِ لون یہِ چھُ واریاہ اَصٕل چیٖز حظ اَتھ منٛز ہٮ۪کَن ایٖزیٖلی حظ پٔرِتھ یِم بَچہٕ یِم زَن غریٖب ؤریٖب بَچہِ چھِ تِنہٕ ہا تِم ہٮ۪کَن ایٖزیٖلی حظ پَڑھٲے کٔرِتھ تِم ہٮ۪کَن اَصٕل پٲٹھۍ حظ اگر یِہوٚے لون کَڑَن پَتہٕ چھِ ہٮ۪کان تِم اَصٕل پٲٹھۍ حظ پٔرِتھ تِمَن چھُنہٕ کُنہِ تہِ چیٖزٕچ ٹٮ۪نشَن نِنۍ البتہ اکھ چیٖز چھُ یہِ زِ گارَنٹَر گوٚژھ تَتھ روزُن حظ ٹھیٖک چھِ حظ بیٚیہِ بیٚیہِ چھُ مےٚ اَکھ وٮ۪س تہٕ تٔمۍ اوس اَکہِ دۄہ لون حظ نیوٗمُت یِہوٚے اٮ۪جُکیشَن لون گۄڈٕ اوس مےٚ واریاہ زیادٕ حظ وٕچھِ سُہ مےٚ پریشان مےٚ دوٚپُس ژٕ کیٛازِ پریشان تٔمۍ دوٚپ دوٚپَن مےٚ چھُ یِتھ کٲٹھۍ بارووَل لون اَکھ نیوٗمُت پڑھاے خٲطرٕ تہٕ یہِ کِتھ کٲٹھۍ وَسٮ۪م نَکھٕ ییٚلہِ مےٚ تٔمۍ تَمِچ نوٹفِکیشَن پٔر نہٕ حظ سُہ حظ اوس واریاہ ایٖزی پرٛوٚجَکٹ تٔمۍ اوس أکِس پرٛوٚجَکٹَس خٲطرٕ کوٚڑمُت حظ مگر اٮ۪جُکیشنٕے خٲطرٕ اوسُن کوٚڑمُت اَکھ لون سۄ ٲس سٮ۪ٹھاہ پَریشان ییٚلہِ مےٚ تَمِکۍ روٗلٕز پٔرۍ نہٕ حظ سُہ حظ اوس واریاہ ایٖزی تَتھ چھُ سَبسِڈی تہِ یِوان بیٚیہِ چھُ سُہ ایٖزیٖلی حظ ہٮ۪کو سُہ نَکھٕ وٲلِتھ اَکھ عام سٕٹوٗڈَنٛٹ ہٮ۪کہِ تَتھ نَکھٕ تَتھ لونَس حظ اَصٕل پٲٹھۍ وٲلِتھ حظ اہن حظ آ